آ اسلام علیٚکُم بِلال صٲب آ بِلال صٲب مےٚ کَریاو نہ حظ تۄہہ نِش سُہ رات سُہ بِریانی آڈر آ تۄہہ حظ ٲس سۄ تھوڑا بہت سۄ مےٚ باسان تَتھ اوس واریاہ ٹایم گوٚومُت سۄ نہ حظ ٲس نہٕ تیوٗتاہ بہتر کہِنۍ آ تہ حظ ؤنۍ حظ چھُ یہِ حظ چھُ تھوڑا بہت گژھنٲنی وَنۍ تہٕ باقی نہ حظ چُھ نہٕ کیٚنٛہہ چلو وۄنۍ حظ تھٲوزو آیندٕ اَصٕل پہمت خیال تہٕ پروڈکٹ سوٗزۍزیو اَصٕل اَسہِ خٲطرٕ چلو اسلام علیٚکُم